اکھ انسان ہٮ۪کہِ نہٕ خٲلی گیمَے یاژٕ گِندِتھ پنٛنہِ زندگی منٛز کینٛہہ واریاہ ریسپانسِبٕلِٹی چھِ آسان انسان سٕنٛدۍ خٲطرٕ بییٚہِ یِم تٔمِس روزمرہ زندگی منٛز آسان چھِ آ انسانس پزن تِم ریسپانسِبٕلِٹی بیلنس کرنہِ تہٕ اکھ ٹایم ٹیبٕل پزٮ۪س فرٛیم کرُن ییٚمہِ کٔنۍ تِمہٕ کیٛاہ چھِ ونان اتھ ریسپانسِبٕلِٹی تہِ تہٕ پنُن انسان تہِ ہٮ۪کہِ کِم کینٛہہ کانٛہہ تہِ گیم گِندِتھ کیٛازِ کہِ أکِس أکِس ساونڈ دٮ۪ماغس خٲطرٕ چھُ اکھ ساونڈ باڈی ضٔروری اسہِ آسان ضوٚرتھ بییٚہِ چھِ گیمو سۭتۍ اَسہِ بینِفِٹ مِلان اکُے اکھ چیٖز گۄڈٕنٮ۪تھٕے ونہِٕ بہٕ یُس یہِ وٕنۍکٮ۪ن کہِ وٕنۍکٮ۪ن کِس ٹایمس منٛز یِوان لبنہٕ چھِ یِوان سُہ گوٚو کولسٹرٛال چھُ عام اوبیسٹی چھِ عام مطلب یٔڑ چھِ آسان یِمن مطلب یہِ چھُ آسان درٛامٕژ یٔڑ درٛامٕژ یا فیٹی لِور چھُ آسان یِم چھِ گژھان اَسہِ تِموٕے چیٖزو سۭتۍ ییٚلہِ نہٕ أسۍ مطلب ییٚلہِ أسۍ اکٕے یۄس مطلب گیمہٕ گندو نہٕ کِہیٖنۍ یا کانٛہہ کٲم کرو نہٕ کِہیٖنۍ اس لیے پَزِ أکِس انسانس پنٛنہِ یِم ریسپانسِبٕلِٹی چھِ آسان گرچہِ تِم تہِ بیلنس کرنہِ برابر بییٚہِ کِنۍ گیم تہِ پَزِ انسانس ضٔروٗری گِنٛدنہِ تَمے سۭتۍ کیٛاہ آسہِ تَمے سۭتۍ ہیٚکہِ سُہ انسان پنٛنہٕ زندگی منٛز برونٛہہ پٮ۪تھ برٛونٛہہ پٔکِتھ بہٕ چھُس کران مےٚ چھِ پنٛنہِ زندگی منٛز تھوٚمُت اکھ اصوٗل یُس اَسہِ چھِ یہِ چھُ یہِ بہٕ چھُس گیم تہِ گِندان پنٛنہِ گرٕ روزمرہچہِ کامہِ تہِ کران واریاہ اصٕل پٲٹھۍ تہِ گرٕچ ریسپانسِبٕلٹی تہِ نِبھاوان اصٕل پٲٹھۍ مےٚ چھُ ٹایِم ٹیبٕل تھوٚمُت بنٲوِتھ باضٲبطہٕ پٲٹھۍ تہٕ کوٗتاہ ٹایِم پَزِ مےٚ گیمن منٛز دیُن کوٗتاہ ٹایم پَزِ مےٚ یَتھ پنٛنہِ ریسپانسِبٕلِٹی پوٗرٕ کرنہٕ خٲطرٕ یِم مےٚ گرچہِ چھِ بہٕ چھُس اکھ اٮ۪ڈوایِس دِوان مطلب تۄہہِ لوٗکن یہِ زِ گۄڈٕنٮ۪تھ پَزِ اَسہِ پنٕنۍ اکھ ٹایم ٹیبلہٕ ہن بناوٕنۍ پنٛنہِ موٗجوٗب تہٕ ییٖتِس ٹایمس اَسہِ پنٛنہٕ ریسپانسِبٕلِٹی گژھن پوٗرٕ پتہٕ یُس اَسہِ ٹایِم پَزِ کڑُن تَمہِ مزیٖد تہٕ پَزن گیمہٕ تہِ اَسہِ ضٔروٗری گندنہِ یُس ہسا یہِ کیٛاہ چھِ ونان اتھ یہِ بیلنس ہٮ۪کان پانہٕ ؤنۍ یِم ریسپانسِبٕلِٹی آسس پنٛنہِ یِم پتہٕ گیمہٕ آسنس یُس نہٕ یہِ ہٮ۪کان چھُ کٔرِتھ کِہیٖنۍ تٔمِس پَزِ تٔمِس چھُس بہٕ ایڈوایس دِوان ژٕ کیٚازِ ژٕ بناو پنُن ٹایم ٹیبٕل تَمے کِنۍ ہٮ۪ککھ ژٕ یِم کٔرِتھ ریسپانسبٕلِٹی تہِ پوٗرٕ تہٕ گیم تہِ پوٗرٕ